آ بہَ وَنہو تۄہہِ یُس ہَسا یہِ ایٚکامڈیشَن یا ٹرانسپوٹیشَن یا اِنفراسٹرکچَر یِمے یوت چیٖز چھِنہٕ آسان ضروٗری کینٛہہ یہِ اَگَرَے أسۍ مَطلَب کُنہِ جایہِ مَطلَب سٲنِس ایریا ہَس مَنٛز یِن ٹیورسٹٕس یِمے یوت چیٖز چھِنہٕ آسان ضروٗری کینٛہہ تَتھ خٲطرٕ چھِ آسان گۄڈٕنیٚتھٕے ضروٗرَت کہِ یِم لُکھ چھِ مَطلَب ٹیورسٹٕس چھِ یِوان تور سٲنِس عَلاقَس مَنٛز یِن مَطلَب ٹیورسٹ پلیس پٮ۪ٹھِ یِن کانٛہہ ٹیورِسٹ تہٕ تِم گٔژھ تَتِکۍ لُکھ گٔژھ آسٕنۍ سوشَلایز وِد لوکَلز یعنی کہِ تِم گٔژھ آسٕنۍ فرنڈلیٖ تِم گٔژھ آسٕنۍ فرنڈلی گٔژھ تِم تِمَن ٹیورِسٹَن سۭتۍ کتھ باتھ تہِ کِرٕنۍ تِم گٔژھ نہٕ تِمَن مَطلَب سُہ بَدَل یہِ بَدَل تِتھ کنۍ کَرُن بِہیو کہِ مَطلَب تِم تِم یِن نہٕ باردُبار تور کینٛہہ بیاکھ چھِ اتھ مَنٛز تِمَن ہنٛدۍ خٲطرٕ گٔژھ آسٕنۍ سپوٹٕس ایٚکٹِوِٹیز تہِ گٔژھ آسٕنۍ تِمَن خٲطرٕ اَیٚولیبٕل تِم گِنٛدَن تَتہِ اَصٕل پٲٹھۍ کَرَن یِم یِم چیٖز یِم ایٚکٹِوِٹی کَرنۍ یِمَن ایٚکٹِوِٹی مَنٛز کَرَن تِم شوٚموٗلیت بیٚیہِ گٔژھ آسٕنۍ تَتہِ فارِنۍ ایٚکٕسچینٛج مَطلَب کہِ تَتہِ گوٚژھ آسُن یُس ہَسا یہِ مٲنی چھِ أسۍ کَران فار ایٚگزامپٕل اَگر ایٚمریکا پٮ۪ٹھ کانٛہہ یی سُہ یی یور کَشمیٖرَس مَنٛز ٹیورسٹ ایٚز اَ ٹیورسٹ یی سُہ یور تہٕ تٔمس چھِ تٔمس تٔمس چھِ آسان تَتِچ کَرَنسی سۄ تمِچ سۄ ایٚکسچینٛج آف کَرَنسی تہِ گٔژھ آسٕنۍ اَیٚولیبٕلِٹی آف گٔژھ آسٕنۍ نیچرَل سیٖنری گٔژھ آسٕنۍ تتٮ۪ن ہِسٹارِکَل سایٹٕس تموٕے تمے چیٖز چھِ کَران أکِس ٹورِسٹَس اَٹریکٹ لوکَل ٹرانسپوٹیشَن تہِ گٔژھ آسٕنۍ تہٕ بیٚیہِ گٔژھ آسٕنۍ ریٚسٹ تہٕ رِلیگزیشَنہِ خٲطرٕ یِمَن ٹیورِسٹَن چھ کَران ریٚسٹ یا رِلیگزیشَن چھِ تِم کَران تمہِ خٲطرِ تمہٕ خٲطرٕ تہٕ گٔژھ آسٕنۍ تِمَن اکھ سۄ جاے یۄس تِمَن تٔتھ ٹیورسٹ پٕلیس پٮ۪ٹھ نَذدیٖکھٕے آسہِ سۄ جاے ییٚتٮ۪ن تِم ریٚسٹ تہٕ رِلیگزیشَن ہیٚکَن کٔرِتھ بیٚیہِ گوٚژھ نہٕ أسۍ سون یہِ ماحول کَرُن گَنٛدٕ کینٛہہ اَگر أسۍ یہِ سون پَنُن یہ ماحول گَنٛدٕ کَرہون تہٕ تمہِ سۭتۍ چھِ ٹیورسٹ ہیٚکَن نہٕ پَتہٕ بیٚیہِ تور وِزِٹ کٔرِتھ کینٛہہ وۄنۍ اَگَرے أسۍ وٕچھو یِم ٹیورسٹ کمہ سۭتۍ چھِ گَژھان اَٹریکٹ زیادٕ تَر یہِ فار ایٚگزامپٕل سٲنِس یتھ عَلاقَس مَنٛز چھُ اکھ جاے یتھ ویری ناگ چھِ وَنان یہِ ویری ناگ اَگَر نہٕ أسۍ صاف تھاوہون اَگَر یتھ مَنٛز أسۍ پوٚلیوٹ کَرہَو واٹَر پوٚلیوشَن کَرہَو تہٕ اور تہِ ہیٚکہَن نہٕ یِم ٹیورسٹ وِزِٹ کٔرِتھ کینٛہہ اَگَر ناے اَتہِ أسۍ یِم پوش یا پارکہٕ وَغیرہ بَناوہَو سرکَس بَناوہَو نہٕ یِمن جایَن چھ آسان سرکَس تہٕ بَناوٕنۍ یِم چیٖز چھِ یِموٕے چیٖز یِمے چیٖز چھِ کَران أکِس ٹیورِسٹَس اَٹریکٹ